ہٮ۪لو وعلیکُم السلام اۭں اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک آچھا آچھا کَتھ مُطٲبِق ترٛٲوٕ اٮ۪پلِکیشَن

آچھا آچھا آچھا گوٚو واریاہ زیادٕ چھُ نۄقصان گوٚمُت آچھا آچھا ٹھیٖک یہِ کَر چھُو اٮ۪پلِکیشَن ترٛٲمٕژ تۄہہِ آچھا ٹھیٖک پرواے چھُنہٕ کیٚنٛہہ أسۍ کَرو یہِ چٮ۪ک یہِ اٮ۪پلِکیشَن کَتہِ چھِ کیٛاہ چھِ ترٛٲمُت تہٕ أسۍ کَرو تۄہہِ کونٹیکٹ تہٕ اٮ۪ڈرٮ۪س وٮ۪ڈرٮ۪س چھُوٕ لیوٚکھمُت تَتھ پٮ۪ٹھ کونٹیکٹ چھُوٕ لیوٚکھمُت تَتھ تۄہہِ

تُہۍ چھُو کَتہِ پٮ۪ٹھ آچھا ٹھیٖک ٹھیٖک کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے أسۍ کَرو تۄہہِ کونٹیکٹ أسۍ وٕچھو کیٛاہ آسہِ یہِ تَتھ پٮ۪ٹھ تہٕ پرواے چھُنہٕ کیٚنٛہہ اَسہِ یی اَسہِ تَگہِ مدَتھ کَرٕنۍ تیٖژ کرو نَہ نَہ وۄنۍ دِمو نہٕ شِکایتُک موقعہٕ دِمو نہٕ وۄنۍ کیٚنٛہہ کیٚنٛہہ چھُنہٕ أسۍ وٕچھو أسۍ ٲسۍ تھوڑا پانہٕ تہِ آوُر یَپٲرۍ تہٕ سارنی جایَن چھِ پٮ۪وان وٕچھُن وَ وٕچھو أسۍ اٮ۪پلِکیشَن تہٕ کیٚنٛہہ چھُنہٕ ٹھیٖک چھُ ٹھیٖک چھُ أسۍ کَرو یہِ أسۍ وٕچھو یہِ اٮ۪پلِکیشَن تہٕ کیٚنٛہہ چھُنہٕ أسۍ کَرو بَھرپوٗر مدَت یِمَن سانہِ طرفہٕ اگر بیٚیہِ تہِ کیٚنٛہہ نہٕ حظ نَہ أسۍ واتو واتو ضٔروٗر ضٔروٗر واتو اور واتو ضٔروٗر أسۍ کیٚنٛہہ چھُنہٕ أسۍ کَرو أسۍ وٕچھو کیٚنٛہہ نہٕ حظ چھُنہٕ أسۍ وٕچھو یہِ اٮ۪پلِکیشَن کیٛاہ چھِ تہٕ پرواے چھُنہٕ کیٚنٛہہ أسۍ واتو برابر ییٚلہِ أسۍ اور یِمو تیٚلہِ کَرو أسۍ گۄڈٕ فون تۄہہِ پرواے چھُنہٕ کیٚنٛہہ سانہِ طرفہٕ اَسہِ آسہِ بیٚیہِ تہِ کیٚنٛہہ حُکُم أسۍ کَرو کیٚنٛہہ چھُنہٕ أسۍ واتو اور کیٚنٛہہ چھُنہٕ اِنشاء اللہ ضٔروٗر واتو وٕنی أسۍ واتو أسۍ وٕچھو یہِ اٮ۪پلِکیشَن کیٛاہ چھِ أسۍ کَرو تَمۍ وِزِ فون کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ أسۍ واتو چلو چلو بِہِو